وعلیکُم سَلام تُہۍ چھِو ٹھیٖک آ ٹھیٖک پٲٹھۍ آ یُس مےٚ اور گاڈٕ ہٮ۪تھ سوٗزمُت سُہ چھُ بٮ۪مار گوٚمُت آ